السلام علیکُم آز وَنہٕ بہٕ تۄہہِ پنٛنہِ کٲشِر زبان متعلِق بیٚیہِ وَنہٕ بہٕ تۄہہِ مےٚ کِتھ پٲٹھۍ ہیٚچھ یہِ پَنٕنۍ کٲشِر زبان ییٚلہِ حظ بہٕ زاوُس گۄڈٕ اوس نہٕ مےٚ سَمجی یِوان کَتھٕ کِتھ پٲٹھۍ کَرُن پَتہٕ ییٚلہِ حظ بہٕ بوٚڑ بوٚڑ گوٚوُس مےٚ حظ توٚر پانَے سَمٕج کَتھٕ کِتھ کٔٹھۍ چھِ کَران گۄڈٕ اوسُس بہٕ کَران کَم کَم کَتھٕ پَتہٕ ییٚلہِ مےٚ سٲرٕے پَنٕنۍ کٲشِر زبان ہیٚچھ پَتہٕ اوس مےٚ یِوان مَزٕ کَتھ کَرنَس سٲنۍ کٲشِر زبان حظ چھِ واریاہ اَصٕل زبان بیٚیہِ حظ چھِ یہِ واریاہ سَہَل تہٕ آسان ہیٚچھِنۍ مےٚ حظ ہیٚچھنٲے پَنٕنۍ غیر مُسلِم دوس تہِ یار تہِ پَنٕنۍ کٲشِر زَبان تِمَن تہِ چھُ واریاہ مَزٕ یِوان وۄنۍ مےٚ سۭتۍ کَتھٕ کَرنَس تِم چھِ وَنان تُہٕنٛز کٲشٕر زَبان کۭژاہ اَصٕل چھِ تِمو چھِ پَنٕنۍ دوس تہِ ہیٚچھنٲیمٕتۍ پَنٕنۍ گَرِکۍ تہِ ہیٚچھنٲیمٕکۍ کُلَس پٮ۪ٹھ وَنہٕ بہٕ یی سٲنۍ کٲشِر زَبان حظ چھِ واریاہ رٕژ زَبان یہِ چھِ واریاہ اَصٕل لَنٛگویج بہٕ چھُس وَنان سارنٕے ییٚمِس تہِ کَشمیٖری ہیٚچھنُک شوق آسہِ سٲنۍ کٲشِر زَبان ہیٚچھنُک شوق آسہِ سُہ کَرِ گۄڈٕنِکٮ۪ن دۄہَن کٲم سُہ حظ ہیٚچھِ گۄڈٕ آرام سان اَکھ اَکھ لفٕظ اَکھ اَکھ لفٕظ تٔمِس نہٕ حظ باسہِ پَتہٕ کِہیٖنۍ کٲشِر زَبان سُہ حظ ہیٚچھِ پَتہٕ آرام سان سورُے تٔمِس نہٕ حظ لَگہِ بیٚیہِ پَتہٕ ہٕے مےٚ کَپٲرۍ ہیوٚچھ پَنٕنۍ کٲشِر زَبان پَتہٕ حظ ہیٚکہِ سُہ کٲشِر پٲٹھۍ کٲنٛسہِ تہِ سۭتۍ کَتھ کٔرِتھ سُہ تٔمِس زَن آسہِ کیٚنٛہہ اَنُن سہٕ سرینَگرَس منٛز کُنہِ تہِ جاے یا کانٛہہ ٹوٗرِسٹ آسہِ یور آسٮ۪س یُن سُہ ہیٚکہِ پَتہٕ کٲشِر پٲٹھۍ کٲنٛسہِ تہِ سہٕ کَتھ کٔرِتھ بہٕ چھُس وَنان تۄہہِ یی یہِ چھِ واریاہ اَصٕل زَبان واریاہ رٕژ زَبان واریاہ مٔدٕر زَبان چھِ یہِ